کَشمیٖرَس منٛز اَگَر أسۍ وُچھو کَشمیٖرَس منٛز نہٕ کیٚنٛہہ گۅڈٕ اَگَر آل اُوَر اِنڈیا وُچھو تہٕ گۅڈٕ شُر زٮ۪وان چھُ پَتہٕ تھوڑا بہت گرٛوو اَپ چھُ گَژھان ہٮ۪وان پَکُن تہٕ تِہُنٛد دٮ۪ماغ چھُ گۅڈے آسان کِرِکِٹَس کُن سأرِی چھِ گِنٛدان گۅڈٕ کِرکِٹٕے بَچپَن پٮ۪ٹھٕے دٮ۪ماغٕے چھِ آسان کِرِکِٹَس کُن گۅڈے گٔلی کِرکِٹ یِتھٕ پٲٹھۍ عام چھُ پرٛٮ۪تھ کُنہِ جایہِ اِنڈیاہَس منٛز یِتھٕے پٲٹھۍ اوس کَشمیٖرَس منٛز تہِ عام پرٛٮ۪تھ کانٛہہ اوس گِنٛدان گٔلی کِرکٹٕے تہٕ بہٕ تہِ اوسُس لۅکٹ وۅکٹ کِرکٹٕے گِنٛدان یِمنٕے لوکَل گَرٛاونٛڈَن منٛز ییٚتہِ پنہٕ نٮ۪ن دوستَس سٍتۍ ہَمسایَن سٍتۍ یِتھس کالَس أسۍ لۅکٕٹۍ ٲسۍ ٹیٖن ایج منٛز ٲسۍ اَژنےَ تہٕ لۅکٕٹۍ پٲٹھۍ ٲسۍ گِنٛدانٕے کِرکٹٕے گٔلی کِرکٹ بیترِ تہٕ لۅکٹہِ پٮ۪ٹھ اوس مےٚ انٹرٛسٹ کِرکٹَس کُنٕے پَتہٕ یُتھٕے بہٕ بوٚڈ بوٚڈ گووَس ٹیٖن ایٚج منٛز ژاوُس تہٕ پَتہٕ کوٚر مےٚ اِنٹرٛسٹ فُٹ بالَس کُن ڈیولپ پَنُن تہٕ فُٹ بال باسیٚو مےٚ تھوڑا اِنٹرٛسٹِنٛگ گیم بیٚیہِ تھوڑا ڈِفرنٛٹ تہِ تِکیٛازِ تَتھ اوس نہٕ یوٗت کِرکٹَس اوس ییٚتہِ سُکوپٕے یوت کِرکٹَس اوس ییٚتہِ پاپوٗلَر گیم تہٕ فُٹ بال اوس نہَ تیٖژاہ پاپوٗلَر کیٚنٛہہ تہٕ وار وار لوٚگ مےٚ فُٹ بال وُچُھن سِکِس سیوَنتھ کَلاسَس منٛز لوٚگ مےٚ پَتہٕ گِنٛدُن تہِ تہٕ پَتہٕ کٔر مےٚ اِکیڈمی اَکھ ییٚتہِ جوایِن ییٚتہِ چھِ سِٹیڈیَم پُلوٲمِس منٛز پَنُن اَسہِ تہٕ أتۍ ٲسۍ أسۍ گِنٛدان تہِ أسۍ ٲسۍ أسۍ ہیٚچھناوان تہِ فُٹ بال اَسہِ تہٕ أتۍ چھِ وارِیاہ گیمہٕ تہِ گژھان کِرکٹ ٹورنامینٹ چھِ ییٚتہِ بٔڈۍ آسان کِرکِٹ گیمہٕ تہِ چھِ گَژھان سِٹیڈِیَمَس منٛز فُٹ بال پرٛیکٹِس تہِ چھِ آسان مٔنٛزۍ پِرٛٮ۪تھ کانٛہہ گیم چھِ ییٚتہِ گَژھان باسکٮ۪ٹ بال کوٗرٹ چھُ اَتہِ اَتہِ چھِ پِرٛٮ۪تھ کُنہِ ٹَایپٕچ گیمہٕ گَژھان اَز تہٕ یِتھٕے پٲٹھۍ لوٚگ مےٚ پَتہٕ فُٹ بالٕے گِنٛدُن آفٹَر سَم ٹایِم